مےٚ کوٚر منترا پٮ۪ٹھ اۭں لیٚدر بوٹھ آڈر تتھ اوس پنژاہ پرسنٹ آفر تہٕ بییٚہِ باسیو مےٚ اۭں شکلہِ پٮ۪ٹھ تہِ بوٹھ اصٕل مگر ییٚلہِ بوٹھ گرٕ ووت اۭں سُہ اوس نہٕ لیٚدر کہینۍ بییٚہِ اوس تتھ کلر تہِ بدل پتہٕ کوٚر مےٚ واپس اۭں سُہ بوٹھ تہٕ کرنووُم رِفنڈ